جوڈَن ہُنٛد دَرد چھِ اَکھ واریاہ پرٛابلِم بَنے مٕژ آز کَل کٔشیٖرِ ہِنٛدٮ۪ن لُکَن خٲطرٕ تہٕ یہِ چھِ گَرٕ گَرٕ یِوان لَبنہٕ خاص طرفہٕ چھِ یِوان یہِ لَبنہٕ بَڑٮ۪ن بُزَرگَن منٛز تِمَن چھِ اَکثَر جوڑَن روزان دَرد کۄٹھٮ۪ن روزان دَرد تہٕ یِمَن کۄٹھٮ۪ن ہٕنٛدٮ۪ن دَردٕ خٲطرٕ تہٕ دادِ خٲطرٕ اَتھ چھِ گَرے کینٛہہ طریٖق آسان یِمَو سۭتۍ أسۍ یہِ دود تہٕ دَگ ژَلٕرٲیِتھ ہٮ۪کو اَتھ منٛز چھِ اَکھ طٔریٖق یِوان یَتھ زَن وَنو أسۍ ہیٖٹ تھٔرپی یعنے کہِ أسۍ چھِ یِمَن جوڑَن یِم یِم سٲنۍ نیٖج چھِ آسان یعنے کہِ سٲنۍ گۄٹھنہٕ چھِ آسان یِمَن چھِ أسۍ کَران کٲم گَرمی تھاوان سُہ گَرمی ہٮ۪کو أسۍ تھٲیِتھ واریاہَن صوٗرتَن مَنٛز یِتھ پٲٹھۍ زَن أسۍ تھاوو گَرَم آبہٕ بٲتَل یا بیٚیہِ تہِ کُنہِ طریٖقُک بیٛاکھ اَکھ طٔریٖقہٕ چھِ زِ أسۍ کَرو ہلکہٕ اٮ۪گزَرسایِز وارٕ وارٕ ایٚگزَرسایِز اگر أسۍ دۄہَے کَرو گَرِ ہلکہٕ کینٛہہ اٮ۪گزَرسایز اَمہِ سۭتۍ تہِ ہیٚکہِ یہِ جوڑَن ہٕنٛز دَرد دوٗر گٔژھِتھ تہٕ بیٚیہِ کینٛہہ طٔریٖقہٕ چھِ یَتھ أسۍ چھِ وَنان نُنہٕ آب ترٛاوُن آب گَرَم آب چھِ أسۍ کَران تَتھ منٛز چھِ أسۍ نوٗن ترٛاوان تہٕ نوٗنَس ژوٚمی نُنہٕ آبہٕ سۭتۍ چھِ پَتہٕ أسۍ چھَلان یِم گۄٹھنہٕ پَنٕنۍ یِم جوڑ تاکہِ اَسہِ روزِ نہٕ یہِ دَرد کِہیٖنۍ امہِ علاوٕ چھِ بیٚیہِ تہِ کینٛہہ طٔریٖقہٕ یِتھ پٲٹھۍ زَن لیٚدٕر چھِ أسۍ مَتھان تِکیٛازِ لیٚدرِ منٛز چھِ آسان اٮ۪نٹِ اِنفِلمیٹرٛی پرٛاپرٹی یعنے کہِ اَسہِ چھِنہٕ وۄرم کھَسان گۄڈَن کِہیٖنۍ یہِ گۄڈَن ہُنٛد دَرد ہیٚکہِ اَسہِ لیٚدٕر لَگاونہٕ سۭتۍ تہِ دوٗر گٔژھِتھ یا کُنہِ ساتہٕ چھِ آسان اَسہِ اَدرَک وغیرہ گَرِ تَمیُک مٲلِش تہِ چھِ ہیٚکان أسۍ کٔرِتھ یا رُہَن اَدرَک پیسٹ چھِ أسۍ بَناوان رَلاوان تَمہِ سۭتۍ چھِ دِوان مٲلِش سُہ مٲلِشہِ سۭتۍ تہِ چھِ ہٮ۪کان یِم جوڑَن ہُنٛد دَرد دوٗر گٔژھِتھ اَمہِ علاوٕ چھِ پیٚوان اَسہِ زیادٕ کھۄتہٕ زیادٕ تریش چیٚنۍ تاکہِ أسۍ روزو ہایڈریٹِڈ سانہِ باڈی منٛز گژھِ نہٕ آبٕچ قٕل کِہیٖنۍ آبٕچ کٔمی کِہیٖنۍ اَمہِ سۭتۍ چھِ اَسہِ یہِ فٲیدٕ روزان زِ سانۍ جوڑَن ہُنٛد دَرد روزِ نہٕ کِہیٖنۍ بیٚیہِ کینٛہہ ہلکہٕ مَساج کُنہِ ساتہٕ چھِ أسۍ تھَنہِ مَساج تہِ کَران یُس اَسہِ سُہ فیٹ چھِ آسان وۄتھان دۄدَس سُہ تھٔنۍ چھِ تُلان تمہِ سۭتۍ چھِ کَران أسۍ یا گٮ۪و چھِ تُلان تمہِ گٮ۪و چھِ بَناوان دۄدَس پٮ۪ٹھ تَمہِ گٮ۪و سۭتۍ چھِ کَران مَساج سانٮ۪ن گۄڈَن شام وقتہٕ پَتہٕ یا نہٕ تِلہٕ مٲلِش چھِ کَران یُس اَسہِ مَسٹٲڈ تیٖل سیُن رَننُک تیٖل چھِ آسان گَرِ تَتھ چھِ کَران کٲم سُہ چھِ کَران ہلکہٕ گَرَم بیٚیہِ چھِ پَتہٕ ترٛاوان تَتھ تیٖلَس سۭتۍ ہَنا رَس کھَنٛڈ نوٗن پَتہٕ چھِ تَمے نُن تیٖل مٲلِش کَران گۄڈَن تہٕ تَمہِ سۭتۍ تہِ چھِ واریاہ فرق یِوان یِمَن گۄڈَن ہٕنٛز یا بیٚیہِ تہِ کُنہِ تہِ جویِنٛٹٕچ ہٕنٛز پین اگر آسہِ تَمہِ سۭتۍ چھِ واریاہ زیادٕ فرق یِوان راحت محسوٗس گَژھان